سٲنِس رِیاسَتس منٛز چھٕ یِوان وارِیاہ فٮ۪سٹوَلٕز تہٕ اِونٹٕس مَناونہٕ کینٛژھن فٮ۪سٹٕوَلن تہٕ اِونٹن ہُنٛد ناو وَنو أسۍ دِوالی چھِ رکشابنٛدن چھِ عیٖد چھِ کِرسمس چھِ یِم سٲلِم اِونٹس فٮ۪سٹوَلٕز چھِ بڑٕ احتِرام سان یِوان مناونہٕ بڑٕ عزتہٕ سان یِوان مناونہٕ پنٕنۍ پنے رلِجن حِساب چھٕ یِمن سالِمن فٮ۪سٹٕوَلن تہٕ اِونٹن پتہٕ کَنٮ۪تھ اَکھ عقیدٕ یِوان ماننہٕ اَکھ عقیدٕ چھُ یِمن تِکیٛازِ کہِ یِم فٮ۪سٹٕولٕز چھٕ یِم الگ الگ یِوان مناونہٕ مانان چھٕ یِمَن سٲلِم ہندو تہِ تہٕ مُسلمان تہِ مگر مناوان چھِ یِم الگ الگ ہندو چھِ مناوان فٮ۪سٹوَلٕز الگ مُسلمان چھُ یِمو فسٹوَلو منٛز یوٗتاہ ییٖتیا ہو منٛز عیٖدٕ زٕ بیٚیہِ چھُ مسلمان باقٕے امہِ امہِ بٔڑۍ بٔڑۍ بٔڑۍ دۄہ آسن یِہنٛز زخیٖرٕ اَسہِ ونۍ کٮ۪نس کٔر نہٕ کیٚنٛہہ اَسہٕ کٔر صِرف عٮیٖدن دۄن ہٕنٛز اَسہِ ووٚن کہِ مسلمان یوٚتس تامَتھَ چھِ مسلمان چھٕ مناوان زٕ لۄکٕٹ عیٖد تہٕ بٔڑ عیٖد یعنی کہِ ؤرِیس منٛزن چھِ تٕم زٕ فٮ۪سٹوَلٕز مناوان بٔڑۍ فٮ۪سٹوَلٕز یِمن أسۍ ونان چھٕ لۄکٕٹۍ لۄکٕٹۍ چھِ وارِیاہ مگر بٔڑۍ فٮ۪سٹوَلٕز یِم چھِ تِم چھِ زٕ اَکھ چھٕ لۄکٕٹ عیٖد ییٚمہِ برٛونٹھ گۄڈٕنٮ۪تھ روزٕ چھِ یِوان أکِس رٮ۪تس تَمہِ پتہٕ چھِ یِوان لۄکٕٹ عیٖد یِوان چکہٕ چاوٕ سان مناونہٕ اَتھ پَتہٕ کَنہِ چھُ اَکھ الگ عٔقیٖدٕ تہٕ یُس بٔڑ عیٖد چھٕ سُہ چھِ اَمہِ پتہٕ آسان ڈاے رٮ۪ت تہٕ تَتھ پٮ۪ٹھ چھُ الگ عقیٖدٕ تَتھ منٛز چھُ یِوان قۄربان کَرنہٕ مختلِف جانور چھِ یِوان تَتھ منٛز قۄربان کَرنہٕ تَتھ بجہِ عیٖزِ پٮ۪ٹھ عیٖدِ قۄربٲنی ہُنٛد یُس أسۍ وَنَو کہِ اَمِیُک یُس پٔتۍ کِنۍ اَتھ یہِ چھُ سُہ چھُ حضرت ابراہیٖم تہٕ حضرتِ اسماعیٖلن دیُتمُت قربٲنی ہُنٛد کنسٮ۪پٹ تِکیٛازِ کہِ مسلمانن چھُ یہِ پانس پتہہ کہِ حضرت ابراہیٖمس آیاو حُکُم دِنہٕ کہِ ژٕ کَرُن پنُن نیٚچو تَمہِ پٮ۪ٹھ ییٚلہِ سُہ تیار تیار گوٚو پنٛنِس نیٚچی سٕنٛز قۄربٲنی دِنہٕ باپتھ تَمہِ پتہٕ آیہِ اَسہِ پٮ۪ٹھ یہِ قۄربٲنی فرض کَرنہٕ اَسہِ مُسلمانن پٮ۪ٹھ پن پننٕۍ حِساب تہٕ پن پننٕۍ اِنکم حِساب چھِ پریٚتھ کانٛہہ مُسلمان اَمہِ بجہِ عیٖز دۄہ قۄربٲنی دِوان کٲنٛسہِ نتہٕ کٲنٛسہِ جانور سٕنٛز تہٕ یِمن دۄنؤنی عیٖدن پٮ۪ٹھ چھٕ سٮ۪ٹھٕے رونق آسان بازرن منٛز تہِ تہٕ گَرن منٛز تہِ بازرن منٛز چھِ آسان مختلف چیٖز آسان کٔننٕۍ یِمۍ نہٕ باقیس ؤرِیس آسان چھٕ اٮ۪وَلیبل آسان چھِ کِہیٖنۍ تہِ نہٕ سٲرم چھٕ چکہٕ چاو سان شاپنگ کَران پننہِ خٲطرٕ پننٛٮ۪ن گَرن ہٕنٛدۍ خٲطرٕ یِمن دۄدوَنٮ۪ن عیدن پٮ۪ٹھ چھُ آسان گَرن منٛز یِم زنہِ چھٕ تِم چھِ آسان صفٲیی منٛز مصروٗف تِکیٛازِ کہِ یِم چھِ بٔڑۍ عقیٖدٕ زٕ یِم چھٕ بٔڑۍ بٔڑٗۍ دۄہ زٕ یِم مُسلمان مَناوان مُسلمان چھِ مانان یِمن بَڑٮ۪ن دۄہن تہٕ یِم چھِ مسلمان یوتس تامتھ سوال چھُ وۄنۍ دیٖوالی رکھشابندن کرسمَس اَکھ مُسلمان ٲسِن یا ہیوٚنٛد ٲسِن سُہ چھُ یِمن وارِیاہ رسپٮ۪کٹ کَران مگر سٲنِس مزہبس منٛز چھِنہٕ یِم مناوٕنہٕ یِوان کِہیٖنۍ مگر یِتھ کٔنۍ مےٚ اوٚتامتھ ووٚن کہِ إمن پٔتۍ کِنٮ۪تھ چھُ سٲلِمن عقیٖدٕ یِتھے کٔنۍ آسہِ یِمن دِوالی رکشا بنٛدنس پٔتۍ کِنٮ۪تھ تہِ کانٛہہ نتہٕ کانٛہہ عقیٖدٕ ییٚمہِ کِس بارس منٛز ہندو لُکن سانہٕ کھۄتہٕ زیادٕ پتہہ آسہِ مگر أسۍ چھِ وارِیاہ رسپٮ۪کٹہٕ کَران یِہدٮ۪ن یِمن فٮ۪سٹوَلن خاص کَر وَنو ییٖتھیو فٮ۪سٹوَلو منٛز یُس ونۍ کٮ۪نس مےٚ فیورٹ چھُ سُہ گوٚو رکھاشا بنٛدن یَتھ منٛز اَکھ بیٚنہِ پنٛنِس بٲیِس راکھی گَنٛڈان چھِ تہٕ پتہٕ چھُ تٔمس سُہ پنٛنہِ حِساب اَکھ وادٕ کَرناوان کہِ یہِ کَرِ پنٛنہِ بٮ۪نہِ ہر وِزِ کَرِ یہِ پنٛنہِ بیٚنہِ رٲچھ یَتھ أسۍ کٲشر پٲٹھۍ وَنان چھِ رٲچھ پنٛنہِ بیٚنہِ بَچایہِ ہر کُنہِ مصیبتہٕ نِش تہٕ اَمہِ سۭتھۍ یُس یہِ رشتہٕ چھُ بٮ۪نہِ تہٕ بٲے سُنٛد یہِ چھُ وارِیاہ مظبوٗط گَژھان تہٕ سٮ۪ٹھاہ خوٗبصوٗرت رشتہٕ چھُ یہِ ییٖتہو رشتو منٛز باقٕے گٔے ہولی وغیرہ ہولی تہِ چھٕ یِوان مناو نہٕ یُس رنگن ہُنٛد تہوار چھِ ہولی دِوالی چھِ یِوان مناونہٕ کرسمِس چھُ یِوان مناونہٕ یِمن سٲلِمن اِونٹن یِمن سٲلِمن فٮ۪سٹوَلن چھٕ أسۍ دِلہٕ سۭتۍ عزتھ کَران تہٕ دِلہٕ سۭتۍ چھٕ أسۍ یِمِ مانان